اگر أسۍ میگزیٖن ہِنٛز کَتھ کَرو تہٕ مین مےٚ فیورِٹ میگزیٖن چھِ شہجار یُس شہجار چھُ یہِ چھُ کٔشیٖر مُتعلِق اَسہِ لٮ۪کھنہٕ آمٕژ یِم یہِ میگزیٖن تِکیٛازِ اَتھ میگزیٖن منٛز چھُ فی کانٛہہ ڈِسٹرک یِوان ڈِسکَس کَرنہٕ اگر أسۍ پَنٛنہِ کٔشیٖرِ ہِنٛز کَتھ کَرو تہٕ یُس یہِ میگزیٖن یَتھ ناو شہجار چھِ اَتھ منٛز چھِ أسۍ کَران کٲم اَتھ منٛز چھِ یِم یِم تہِ اَسہِ ٹوٗرِسٹ پٕلیس چھِ کٔشیٖر سٕنٛز تہٕ یِم چھِ اَسہِ یِمَن ہٕنٛز جانکٲری دِوان یُس یہِ شہجار چھِ اَتھ منٛز چھِ آمُت چاہے سُہ ٹوٗلِپ گاڈَن چھِ چاہے سُہ نِشاط شالمٲر چھُ چاہے سُہ مانَسبَل لیک چھُ چاہے سُہ وَلُر لیک چھُ یُس تہِ کانٛہہ کٔشیٖرِ منٛز جاے چھِ اَتھ منٛز اَتھ میگزیٖن منٛز چھِ أسۍ تَمیُک آسان پرٛٮ۪تھ دۄہ چھُ آسان اَتھ منٛز کانٛہہ نَتہٕ کانٛہہ تِہُنٛد اِشتِہار یُس یہِ میگزیٖن چھُ یہِ چھِ مُختلِف زَبانَن منٛز گٔمٕژ ٹرٛانَسلیٹ چاہے سُہ اِنٛگلِش وٲڈ چھِ چاہے سُہ اُردوَس منٛز چھِ یِوان ٹرٛانٛسلیٹ کَرنہٕ مگر میون فیورِٹ میگزیٖن چھِ یِہٲے تِکیٛازِ اَتھ منٛز چھِ کٔشیٖر ہِنٛدۍ مَسلہٕ کٔشیٖرِ ہِنٛز پرٛٮ۪تھ کینٛہہ کٔشیٖر ہُنٛد کَلچَر یِوان ڈِفاین کَرنہٕ اگر أسۍ ٹیوٗرِسٹ پٕلیسَن ہٕنٛز کَرو کٔشیٖر ہِنٛدۍ جاے یُس یہِ نِشاط شالمٲر چھُ یہِ چھُ مۄغل بادشاہن بَنٲومٕژ برٛونٛہہ سَتَتھ ؤری برٛونٛہہ کیٛاہ چھُ اَتہِ چھُ سَتھ ہتھ ؤری برۄنٛٹھ چھُ اَتہِ بَنٲومٕژ پارَک چھِ یہِ پَبلِک پارَک چھِ یہِ اَتھ چھِ اَکھ آبہٕ جویہِ وَسان مٔنٛزۍ باغ یُس یہِ آب جویہِ چھِ یہِ چھِ اَسہِ مٔنٛزۍ وَسان تہٕ یہِ چھُ اَکھ خوٗبصوٗرتی ہُنٛد اَکھ خوٗبصوٗرتی چھِ اَتھ منٛز مُختلِف قٕسمو ہُنٛد پوش مختلف مُلکو پٮ۪ٹھ چھِ اور یِوان سَیاح کَران چھِ اَتہِ سٲل مگر یہِ چھُ یِتھۍ شہجار اَتھ میگزیٖن منٛز یِوان کَرنہٕ ڈِسکَس کہِ کُس کیٛاہ بیٚیہِ یا ٹوٗلِپ گاڈَن چھِ ٹوٗلِپ گاڈَن چھِ تَقریباً ایشیاہَس منٛز سٲلِمو کھۄتہٕ بوٚڑ سانہِ کٔشیٖر مَنٛز سرینَگرَس اَنٛدٕر یَتھ منٛز مُختلِف قٕسمَو ہٕنٛدۍ پوش چھِ آسان مےٚ باسان ایشیاہَس منٛز آسَن ایٖتۍ پوش کُنہِ جایہِ وۄبدان ییٖتاہ اَتھ ٹوٗلِپ گاڈنَس منٛز چھِ وۄبدان وۄبدان یُس یہِ میگزیٖن چھِ شہجار یہِ چھِ وٲڈٕ ٹُو وٲڈ اَکہِ اَکہِ حرفہٕ کَران ڈِسکَس ڈِفایِن کہِ کٔشیٖرِ منٛز کیٛاہ چھُ بَنان کٔشیٖر ہُنٛد آب و ہوا کٔشیٖر ہُنٛد کَلچَر اگر أسۍ کَلچَرَس مُتعلِق وٕچھو یہِ سون کَلچَر یہِ چھُ مُختلِف کَلچَر باقیو کَلچَرو نِشَن وٕچھِو سَہ کیٛازِ چھُ گۄڈنیُکُے سَوال چھِ اَسہِ پَنُن کَلچَرَس منٛز پھٮ۪رَن ییٚلہِ وَنٛدٕ چھُ یِوان أسۍ چھِ لاگان پھٮ۪رَن تو یہِ چھُ ڈِفرَنٛٹ کَلچَر اَسہِ یِمو باقیو کَلچَر نِشَن چاہے سُہ سٲنۍ سَماوار آسہِ چاہے سُہ سٲنۍ نُن چاے آسہِ چاہے سُہ سون دان آسہِ یِم آیہِ أسۍ دانَس وانَس چھِ پٮ۪وان میٖنٕز کہِ یُس یہِ شہجار میگزیٖن چھُ یہِ سٲلِم پاٹٕس کانٛہہ کٲنٛسہِ وَنان کٔشیٖر ہِنٛدۍ ڈِفاین کَران الگ الگ تمے کِنۍ چھِ یہِ میٲنۍ فیورِٹ میگزیٖن یہِ شہجار چاہے سُہ چاہے یہِ کٔشیٖر ہِنٛز آب و ہوہٕچ کَتھ ییٚلہِ یہِ کَران چھِ اَتھ منٛز چھِ أمۍ بون بونہِ ہِنٛز اَتھ چھِ اَمے کینٛہہ ناو تھومُت اَتھ میگزیٖن شہجار اَتھ چھُ بونہِ ہُنٛد ناو یُس یہِ بونہِ چھُ یہِ چھِ تقریٖباً زٕ ساس ؤری ساس ؤری برونٛہہ آمٕژ یَتھ منٛز رُونہٕ کٔشیٖرِ منٛز یُس بٔڑ اَکھ کُل چھِ آسان یَتھ کٲشِر پٲٹھۍ یہِ أسۍ بوٗنۍ چھِ وَنان تہٕ اُردو پٲٹھۍ چھِ وَنان چِنار أتھۍ ناوَس پٮ۪ٹھ چھُ آمُت یَتھ

کَلچَر کٔشیٖر ہٕنٛز ٹوٗرِسٹ پٕلیسہٕ سٲلِم تِمَن مُتعلِق یِوان لیکھنہٕ تہٕ پَتہٕ چھِ سُہ شایٔع گَژھان تہٕ أسۍ چھِ پَران تہٕ اگر أسۍ وٕنۍ بونہِ ہٕنٛز کَتھ کَرو یُس یہِ بوٗن چھِ یہِ چھِ ٹنٛنہٕ منٛز دِوان اَسہِ آکسیٖجَن یوٗتھ چھُ یوٗتھ چھُ یہِ چھِ تَقریٖباً بٔڑ ہایٹ اَمِچ آسہِ تقریٖباً آسہِ یہِ تقریٖباً آسہِ یہِ زٕ ڈاے ہَتھ پھٕٹہٕ تھوٚد گژھان کُل تہٕ یُس اَمیُک ایریا آسہِ یہِ آسہِ تقریٖباً پانٛژَن مَرلن پٮ۪ٹھ مُشتَمِل اَمیُک یُس شُہُل چھُ تہٕ آسہِ رَٹان تَقریٖباً تہٕ أمی کِنٮ۪تھ چھِ یہِ مےٚ یہِ یُس یہِ مےٚ چھِ مےٚ اَمے کِنۍ پَسَنٛد تِکیٛازِ یہِ چھُ وارِیاہ اَکھ بیوٗٹِفُل اَکھ کھُل تہٕ أتھۍ ناوَس پٮ۪ٹھ چھُ آمُت اَتھ اَتھ میگزیٖن ناو تھاونہٕ شہجار تہٕ تیٚمی کِنۍ چھِ یہِ شہجار مےٚ اَکھ یہِ میگزیٖن یُس بہٕ پَران چھُس ڈیلی پَنٛنہِ لایفہِ منٛز آسہِ مےٚ یہِ کَنٹِنیوٗ ییٚتہِ پٮ۪ٹھ بہٕ تقریٖباً فِکرِ پیوٗ اوس تَقریباً پنٛداہ پنٛداہ ؤری پٮ۪ٹھ یہِ آسہِ مےٚ لٲجمٕژ یہِ پَرٕنۍ یہِ شہجار یہِ میگزیٖن یُس زَن یہِ شہجار چھِ اَمہِ مَرٲے چھُنہٕ مےٚ آیہِ یِوان یہِ چھِ اَکہِ ہَفتَس منٛز گژھان اَکہِ لَٹہِ شایٔع یہِ میگزیٖن